بایی تُہۍ چھُو ٹھیٖک صحت چھا ٹھیٖک ہے کیٛاہ سا کھیٚوو بَتہٕ وَن سا آے ہے اَہن سا وَن سا اِکرَم ہسا آ آ اَہَن حظ تٔمِس سۭتۍ کَتہِ چھِ اَسہِ حِساب اَسہِ اوس پانہٕ وٕنۍ دۄن حِساب اَسہِ ترٛوو پانہٕ وٕنۍ بِزنِس وۄنۍ پانہٕ وٕنۍ کَران ٹھیٖک ٹھیٖک

اَتیٚتھ چھِناہ مسلہٕ اَکھ کار چھِ وُچھ حظ بِزنِس چھِ آسان سِر یہِ چھِ پان أسی چھِ پانہٕ وٕنۍ بٲے أسۍ چھِ پَانس پےَ ژےٚ چھےٚ میٛٲنۍ پےَ مےٚ چھِ چٲنۍ پےَ وۅنۍ ما ہٮ۪کہون ترٛیٚیِم اَگرے اَنَو اَمہِ سۭتۍ گانٛدٕے وۄتھان ترٛیٚیِم اَگرے اَنہوَن اَتھ منٛز یوٗتاہ کَم آسہِ کَمَن نِش اَسہِ یہِ کارُک سِر تیٛوٗتاہ چھِ کار روزان بِزنِس روزان سیٚف کیٛازِکہِ أسۍ چھِ پانہٕ وٕنۍ کَران حِساب أسۍ ہٮ۪کو نہٕ غلط کٔرِتھ کِہیٖنٛۍ ییٚلہِ ترٛیٚیِم یی ترٛیٚیِم یی اَتھ چھِ گانٛد وۄتھان مَسلہٕ ہٮ۪کہِ نہٕ تہِ کٔرِتھ مِثال أسۍ چھِ پانہٕ وٕنۍ ژٕ دِکھ مےٚ مٔنٛزۍ ساسٕے بہٕ دِمٕے ژےٚ پانٛژے ہتھ أسۍ چھِ نِباوان مطلب ژےٚ رٹکھ مٔنٛزۍ زیادٕ پۅنٛسہٕ بہٕ رَٹہِ کَم نہٕ سۅے چھِ پَیی اَسہِ سۅے چھِ

مگر کُنہِ بِزنَس منٛز چھِ کاپریشَن تھاوٕنۍ تٔمِس وَن ژٕ کاپریشَن چھِ تھاوٕنۍ لوٚت گژھِ گوٚب گژھِ کیٚنٛہہ تہٕ سُہ چھُ نِباوُن پٮ۪وان ٹھیٖک اَچھا اَچھا اَہن حظ نہَ نہَ بہٕ کَرٕ نہٕ وَۅنۍ اگرے ژٕ وَنان چھُکھ ژےٚ پٮ۪ٹھ چھُ بروٗسہٕ ژٕ تہِ اَن ہٲن نہٕ غلط نَفر کیٚنٛہہ بہٕ تہِ زانان سُہ گۄڈٕ اَصٕل پٲٹھۍ تہٕ وۅنۍ چھُ وَنان ترٛیِم نَفر چھِ اَہن حظ ٹھیٖک آ بُتھِ کٔنی کَرو کَتھ اِکوٹے أسۍ سَمکھو ڈل گیٹ پَتہٕ گژھو کُنہِ ہوٹلَس منٛز پَتہٕ کَرو تٔتھی کَتھ وَتھ آ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ پرواے چلو بیٚہہ رۄبَس سوال وعلیکُم سلام